اگر أسۍ پننٮ۪ن ضلعہٕ کٮ۪ن ہسپتالن ہٕنٛز کتھ کرو اسہِ چھ پننس گامس منٛز لۄکُٹ مۄکُٹ ہاسپٹل پننہِ ڈسٹرکس ہاسپٹل سٕنٛز کتھ کرو سُہ چھ سب ڈسٹرک ہاسپٹل تتہِ چھِنہٕ أسۍ کینٛہہ تہِ کہیٖنی فیسلٹی تتہِ چھِ ڈاکٹر تہِ لاپرواہ اگر پیشنٹ نمہون تور تٔمِس چھنہٕ پٔرسانٕے تتہِ تتہِ چھُ یہٕے تتہِ چھنہٕ صفٲیی تہِ کہیٖنۍ بیٚیہِ چھ تتہِ گژھان صرف یوٗ اٮ۪س جی چھِ گژھان اٮ۪کس رے چھُ گژھان تتہِ اگر اسہِ کینٛہہ بوٚڑ پہنۍ دود آسہِ اسہِ چھُنہٕ تتہِ اٮ۪م آر آیۍ تہِ گژھان کینٛہہ اسہِ چھُنہٕ پٮ۪ٹ سکین تہِ گژھان کہیٖنۍ اسہِ چھُ پٮ۪وان گژھُن چندی گڑھ یا گژھُن شہر پٮ۪وان گژھُن اٮ۪م آر آیۍ کرنہِ یا پٮ۪ٹ سکین کرنہِ اتہِ چھُنہٕ یِمن ہسپتالن پننِس ڈسٹرک ہسپتالس چھِنہٕ اتہِ صفٲیی تہِ کہیٖںۍ اتہِ چہِ باتھ روٗمن ہٕنٛز کتھ کرو اتہِ چھ پھکھ یِوان بیٚیہِ گانٛد یِوان یِمن باتھ روٗمن بیٚیہِ حظ چھِ نہٕ اتہِ بیٚیہِ چھِ اتہِ لژھ وژھ آسان بیٚیہِ چھِ اتہِ آسان ہوٗنۍ ووٗنۍ نژان آسان تہٕ ہسپتالن کِنۍ آسان نژان انٛدرٕ کِنۍ تہِ آسان نژان بیٚیہِ چھِ نہٕ اتہِ یِم ڈاکٹر دِوان توجُہ پیشنٹن کینٛہہ بیٚیہِ چھِنہٕ حظ اتہِ ہُہ ایمبولینٕس سٔروِس تہِ کہیٖںی اتہِ چھِ کران فون اٮ۪مبولینسن تہٕ تِم چھ دپان ییٚتہِ چھنہٕ اٮ۪ویلیبٕل ایمبو لینٕس کہیٖنۍ ییٚتہِ چھے ہی نہٕ ییٚتہِ چھِنہٕ منٛزۍ چھِنہٕ فونٕے تُلان اتہِ چھنہٕ اسہِ کہیٖںی فیسلٹی بیٚیہِ چھنہٕ ڈاکٹر تہِ توجُہ تہِ توجُہ تہِ دِوان تِم چھِ اکہِ بے آسان گرِ بِہِتھ